کیٚنٛہہ دۄہ برٛونٛٹھ اوٗس مےٚ وَسُن گَھرٕ پٮ۪ٹھ اَنَنت ناگ تہٕ پَتہٕ ٲں کٔر مےٚ گٲڑۍ تہٕ تِمَن ٲں چھِ آز چھِ آنلاین چَلان تہٕ مےٚ یُتھٕے ٲس نہٕ آنلاین کیٚنٛہہ مےٚ ووٚن تٔمِس بہٕ دِمٕے ژےٚ کیش مگر یُتھٕے پَتہٕ بہٕ اَننت ناگ وٲژٕس تہٕ مےٚ دوٚپ تٔمِس ڈرٛایوَرَس مےٚ دوٚپُس یَتھ کیاہ وَنان مےٚ چھُ کیش ژےٚ چھُ یا چینٛج مےٚ دِ مگر تٔمۍ ووٚن گۄڈٕنیٚتھ کوٚر تٔمۍ دوٚپُن مےٚ چھُنہٕ کیش کِہیٖنۍ تہٕ پَتہٕ چھِ گژھان واریاہ پریشٲنی پَتہٕ اوٗس تتھیٚن بیٛاکھ اَکھ پیسینٛجَر تہٕ پَتہٕ ہیٚوت اسہِ تٔمسٕے ٲں چینٛج تہٕ دِژ مےٚ تٔمِس کِراے تہٕ بَس تہٕ شُکُر گُزار کَران کہِ تٔمۍ دیُت مےٚ تَمہِ ساتہٕ تہٕ بیٚیہِ کوٚر تٔمۍ سَپورٹ تہٕ بیٚیہِ کوٚر تٔمۍ ویٹ